وعلیکُم السلام تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ جناب کٔرۍ سٲری سٲری کٔرۍ تو عرضہ جناب بالکل بالکل صحیٖح آز ہے آز چھُ مال چھُ واتہٕ مال ووت واریاہ تہٕ مال چھُ وُنہٕ وَتہِ منٛز تہِ واریاہ آ آچھا آ تُہۍ ؤنۍ تو مےٚ تۄہہِ کیٛاہ چھُو مطلب کیٛاہ کَتھ ر مطلب رینٛجَس منٛز چھُو تۄہہِ ضروٗرت تِکیٛازِ کَٹھ چھِ مےٚ واریاہ وٲتمِتۍ کَٹھ وٲتۍ مےٚ کَٹھ ہَتھ ڈۄڈھ ہَتھ ووت تہٕ تُہۍ ؤنۍ تو مےٚ تۄہہِ کَتھ رینٛجَس منٛز چھُو یعنی کہ کٔژ کِلوُن گژھوٕ تۄہہِ آسُن آچھا گوٚو زٕ کَٹھ آچھا یہِ ؤنۍ تو مےٚ تُہۍ یہِ کیٛاہ مطلب کٕژ کِلوٕنۍ گژھیٚن آسٕنۍ یِم پَنٛژاہ پَنٛژاہ کِلوٕنۍ زٕ گوٚو توہہِ چھُو ماز کوینٛٹَل چھُو تۄہہِ نیٛن تُہۍ کیٛازِ کٔریٛو نہٕ تُہۍ کٲم بہٕ دِمہو تۄہہِ اَکُے کَٹھ ٲں بوٚڈٕے پہنتھ یِہوے شیٖتھ نَمَتھ کِلوٗ تانۍ تہٕ مےٚ باسان تۄہہِ روزوٕ سُہ ٹھیٖک کِنہٕ نَہ آ سُہ تہِ روزِ ٹھیٖک کیٛازِکہِ مےٚ چھُ یَتھ منٛز اوٚڑ مال چھُ واریاہ بوٚڑ تہٕ اوٚڑ چھُ لۄکُٹ مگر پَنٛژاہ پَنٛژاہ نیریٚن نہٕ کِہیٖنۍ آ البتہ وۄنۍ چھِ کَرٕنۍ کٲم وۄنۍ دِمہٕ بہٕ توہہِ اَکُے کَٹھ یعنی یُس یِہوے نَمَتھ کِلوٗ تانۍ آسہِ تہٕ سُہ ہیٚکو تۄہہِ بہٕ دِتھ آ نَہ نَہ نَہ یِم بَنیٚن مال بَنہِ مال بَنہِ سورٕے مےٚ نِش تہٕ وۄنۍ اَلبتہ تھوڑا چھُ یِہوے ویٹ یُس وَزنَس منٛز چھُ تھوڑا اورٕ یور وزَن نیرِنہٕ برابَر ہیٛوٕے صحیٖح آچھا یہِ ؤنۍ تو تُہۍ مےٚ اَکھ چیٖز ٲں یہِ چھا مےٚ ترٛاوُن ٲں عیٖذ دۄہٕے کِنہٕ یہِ چھُ مےٚ عیٖذ دۄہ برٛۄنٛہہ زٕ دۄہ ترٛاوُن اَکھ زٕ دۄہ ترٛاوُن چھُ آچھا ٹھیٖکھ آ مگر آز حظ چھو اَکھ چیٖز ریٹ چھو آز مارکیٚٹَس حظ چھُو نار ووٚتھمُت یوٗتاہ چھُ مارکیٚٹ آز گوٚمُت تہٕ مارکیٚٹَس چھُ واریاہ مارکیٚٹ حظ چھُ ماز چھُ وُنٛکیٚس شارٹیج عیٖذ پٮ۪ٹھ چھِ گژھان حظ اَتھ ریٹ واریاہ آ آز چھِ یِہٲے ریٹ میلیٛو توہہِ آز میلیٛو تۄہہِ زِنٛدٔے کم سے کم ٲں ترٛےٚ ہَتھ تہٕ شیٖتھ رۄپیہِ اہن حظ آ ترٛےٚ ہَتھ شیٖتھ میلیٛو توہہِ زِنٛدٔے یہِ تہٕ یِتھ کٔنۍ آز وُچھ آز چھُ تھوڑا مارکیٚٹسٕے یُتھُے نَہ تہٕ ٲسۍ أسۍ کٕنان اوٚترٔے ٲسۍ أسۍ کٕنان ترٛےٚ ہَتھ تہٕ پَنٛژاہ اسہِ واتہِ مال چھُ اسہِ پَکان تہٕ اوٚڑ مال چھُ اسہِ ٲں گھرِ تہِ تُہۍ ہیٚزیٛو نہٕ سُہ ٹیٚنشَن آ تُہۍ دِیُو نظرہ تُہۍ کٔریٛو وُچھو تُہۍ مطلب تُہۍ وُچھو یعنی کہِ کَتہِ کیٛاہ چھُ تہٕ تُہۍ مہٕ ہیٚیُو سُہ ٹیٚنشَن

اہن حظ آ آ تُہۍ دِیُو نظر آرام سان تہٕ تُہۍ وُچھو آرام سان ییٚتہِ مال تہٕ سۄ چھَنہٕ یہِ تۄہہِ خۄش گژھوٕ یہِ تۄہہِ لَگوٕ تہٕ سُہ نِیُو تُہۍ آرام سان تُہۍ وٲتِو مطلب سون وٲتِو تُہۍ أکہِ بیٚیہِ گھنٛٹہٕ گٔژھِتھ تہٕ ٲں بہٕ ہاوہو تۄہہِ ادٕ حظ ادٕ حظ ٹھیٖک چھُ